میانۍ نظر حظ چھِ کَشمیٖر کِس ٹریڈِشنَل ڈانَس یَتھ أسۍ روٚف چھِ وَنان اَتھ پٮ۪ٹھ حظ چھِ میانۍ نظر یہِ یہِ چھِ أمۍ رَفہِ سۭتۍ حظ گوٚو کَشمیٖر واریاہ برونٛہہ ڈٮ۪ولَپ حظ گوٚو تُہۍ ؤنیُو کٔمۍ آیہِ بوٗزیُو حظ کٔمۍ آیہِ ییٚلہِ حظ کَشمیٖرَس منٛز برونٛہہ کالہِ پٮ۪ٹھ ٲسۍ روٚف کران برونٛہہ کالہِ پٮ۪ٹھ نہٕ حظ ٲسۍ نہٕ یور ٹوٗرِشٹ یِوان کِہیٖنۍ مگر ییٚلہِ حظ وٕ ڈیولَپ گٔے کَشمیٖر وٕ حظ چھِ یور ٹوٗرِشٹ تران اَکھ حظ چھِ تران تِم جاے وُچھِنہِ بیٚیہِ حظ چھِ تران تِم یِمٕے ڈانَس وٕچھنہِ یَتھ حظ وَنان چھِ روٚف رٔفِس منٛز کیٛاہ حظ چھِ کران اِنسان وُچھ حظ زَنہِ پانٛژھ سَتھ چھِ حظ سَمان سَمیایا زَنہِ پانٛژھ سَتھ تِم حظ لاگَن اَکھ پھٮ۪رَن زیوٗٹھ پھٮ۪رَن بیٚیہِ کیٛاہ حظ کَرَن تِم بیٚیہِ تَتھ پھٮ۪رنَس سُہ حظ گۄژھ آسُن مخمَلُک سُہ حظ گۄژھ آسُن اَصٕل پھٮ۪رَن تِلہٕ حظ آسہِ لٲگِتھ پتہٕ حظ چھِ تِم زَنہِ تُلان اَکھ کٲشُر بٲتھ تُلُکھ حظ کٲشُر بٲتھ پتہٕ حظ چھِ یِم زَنہِ کیٛاہ حظ چھِ کران یِم حظ چھِ تھاوان اَکھ أکۍ سِنٛدِس فٮ۪کِس پٮ۪ٹھ تھاوان نَرِ تھایَکھ حظ اَکھ أکۍ سِنٛدِس فٮ۪کِس پٮ۪ٹھ نَرِ پوٚتُس حظ تُلان کٲشُر بٲتھ کران ڈانَس تٔتھۍ بٲتھَس پٮ۪ٹھ تہٕ کوٚرُکھ حظ تٔتھۍ ڈان تہٕ یہِ ڈانَس وُچھنہٕ خٲطرٕ حظ چھِ یِوان ٹوٗرِشٹ نٮ۪برٕ پٮ۪ٹھ تٔمۍ سۭتۍ کیٛاہ حظ گژھِ تٔمۍ سۭتۍ بَڑِ اَسہِ ییٚتہِ رِچنٮ۪س أمیٖر حظ گژھَو أسۍ مطلب کٔمۍ سۭتۍ یہِ ڈانَس وٕچھنہٕ سۭتۍ حظ تٔمۍ حظ چھِ گژھان شوق تِمَن چھِ آسان شوق أسۍ وٕچھَو نا یہِ ڈانَس میٲنۍ نظر حظ چھِ یہِ زِ اَگر اَسہِ آسہِ ڈآنَس آسہِ نہٕ حظ بڑاوُن واریاہَن لوٗکَن تامَتھ تاکہِ مطلب کَشمیٖر گژھِ ڈٮ۪ولَپ اَتھ یِن واریاہ لوٗکھ وُچھنہِ واریاہَن حظ چھِنہٕ پَیی روٚف گوٚو کیٛاہ وٕچھ حظ اَتھ کیٛاہ چھِ کَرُن مےٚ حظ یوتام حظ میٲنۍ نظر مےٚ حظ چھِ باسان یہِ چھِ اِنٹَرنیشنَل اِنٛٹَرنیشنَل نہٕ کِہیٖنۍ نیشنَل سِٹیجَس پٮ۪ٹھ چھِ یہِ کَرُن مطلب کَشمیٖرَس منٛز حظ چھِ کانٛہہ جاے کَرٕنۍ مُقرر یَتھ جایہِ پٮ۪ٹھ یہِ یی کرنہٕ تاکہ فُل کَشمیٖرَس گژھِ پتا لَگٕنۍ فُل کَشمیٖرَس زِ ییٚتہِ اَسہِ کُس چھِ ٹریڈشَنَل ڈانَس روٚف کَتھ چھِ وَنان روٚف کٔمۍ آیہِ چھِ یِوان کرنہٕ رَفہِ سۭتۍ کیٛاہ چھِ گژھان روٚف کَرنَس کیٛاہ فٲیِدٕ چھِ وُچھ حظ اگر حظ أسۍ یہِ کَرَو نہ حظ نیشنَل سِٹیجَس پٮ۪ٹھ مطلب کَشمیٖرَس منٛز کَرَو جاے کانٛہہ جاے مُقرر تاکہ یہِ کَرَو تَتہِ بٔڑِس سِٹیجَس پٮ۪ٹھ وُچھ حظ اگر أسۍ تَتہِ یہِ کَرَو فُل کَشمیٖرَس لَگہِ پتا روٚف کیٛاہ گوٚو روٚفہِ سۭتۍ کیٛاہ چھِ گژھان روٚف کَرُن کیٛاہ گوٚو اگر حظ وُچھ حظ کوٚر حظ تَتہِ بار بار لَگہِ ہر کانٛہہ گام بہیہِ یہِ کَرنہِ ہُہ گام تہِ کَرِ بیاکھ گام تہِ کَرِ بیاکھ گام تہِ کَرِ أمۍ سۭتۍ کیٛاہ حظ گژھِ یُس یہِ روٚف چھُ یہِ فہلہِ واریاہَن یہِ فہلہِ واریاہَن جایَن واریاہَن جایَن نیبرِمَن جایَن تِمَن گژھِ شوق تاکہِ أسۍ وٕچھَو نا یہِ روٚف کیٛاہ گوٚو تٔمۍ یِن یور تِم دِن پونٛسہٕ تِمَو پونٛسَو سۭتۍ گژھِ اَسہِ مطلب ٲسہِ مطلب ڈانسَن دیُت اَسہِ رِچنٮ۪س کَلچَر یُس اَسہِ چھِ پَنُن روٚف ییٚتہِ أمۍ بڑاوو ییٚتہِ کَشمیٖرَس منٛز أمۍ سۭتۍ گژھِ اَسہِ مطلب واریاہ فٲیِدٕ یی کشمیٖر گژھِ ڈیولَپ نٮ۪بٕرۍ بٮ۪بٕرِم لوٗک تَرَن یور یہِ روٚف وُچھِنہِ یہِ روٚف چھِ اَکھ واریاہ اَصٕل ڈآنَس یہِ ووت پرانہِ زمانہٕ پٮ۪ٹھ کَشمیٖرَس منٛز کران ییٚلہِ بہٕ زاس تِمَن ساتہٕ تہِ ٲسۍ یہِ کران مطلب ییٚلہِ بہٕ زٮ۪نٕے تہِ اوسُس میٲنۍ بُڈبَب چھِ وَنان نانۍ مان ژٕ روٚف اوس واریاہ برونٛہہ کالہِ پٮ۪ٹھ ییٚتہِ رٕ روٚف یوتام مےٚ تہِ وٕچھ روٚف وٕچھنَس منٛز چھِ واریاہ مَزٕ یِوان تَتھ حظ چھِ واریاہ مطلب زَنہِ آسان تِم اوٚرٕ یور کران فٮ۪کِس پٮ۪ٹھ تھاوان اَتھٕ پتہٕ حظ تِم زَنٛگَن کران اورٕ یور بیٚیہِ حظ آسان زَنٛگَن کہتام سُہ لٲگِتھ پایَل کِنہٕ کیٛاہ حظ چھِس وَنان سُتہِ آسان تِمَن لٲگِتھ روٚف وٕچھنَس منٛز حظ چھِ مَزٕ یِوان بہٕ حظ بہٕ حظ چھُس سونٛچھان ییٚلہِ تِم روٚف آسَن کران تِمَن کوٗتاہ مَزٕ آسہِ یِوان أمۍ روٚفہِ سۭتۍ حظ بڑاو اَسہِ واریاہ مطلب ییٚتہِ ٹوٗرِشٹ ٹوٗرزِم تہِ حظ بجاو ییٚتہِ واریاہ تِکیٛازِ ٹوٗرِشٹ حظ چھِ وَنان أسۍ وُچھَو نا روٚف کیٛاہ گوٚو تِمَو حظ چھِ مَزٕ لگان اَتھ وٕچھنَس بہٕ حظ وٮ۪ژھان وٕ اگر وٕ مطلب أسۍ وٮ۪ژھَو مطلب اگر روٚف آسہِ وارایاہَن نٮ۪برِمَن لوٗکَن منٛز اَسہِ پھہلاوُن اَسہِ چھُ گۄڈٕ کَشمیٖرسٕے منٛز یہِ واریاہَن لوٗکَن جایَن کَرُن تاکہِ یہِ پھہلہِ نٮ۪برٕ پتہٕ یِن ٹوٗرِشٹ یور تِم وُچھَن تِم دِن پونٛسہٕ تٔمۍ سۭتۍ گژھِ اَسہِ کَشمیٖر ڈٮ۪ولَپ